اگر بہٕ کَتھ کَرٕ پنٕنہِ علاقٕچ ییٚتہِ چھِ گژھان واریاہ زیادٕ ٹورنامِنٹ کینٛہہ چھُ کَران گورمِنٹھَ تہٕ کینٛہہ چھِ کَران ییٚتِکۍ لٕکھ زیادٕ تر لٕکھ چھِ سٲنِس علاقس منٛز کِرکٹ تہٕ والی بال پسنٛد کران اگر بہٕ کَتھ کرٕ کِرکٹٕچ کِرکٹ چھِ اکھ واریاہ زبردست گیم ییٚمہِ سۭتۍ انسان چھُ روزان جسمٲنی تہٕ روحٲنی تہِ فِٹ ذہٮ۪نی تہِ چھُ روزان اِنسان امہِ سۭتۍ فِٹ انسان چھُ دٕوو ییٚلہِ تُلان چھُ انسان امہِ سۭتۍ چھُ عٲرکھ نیران نؠبر تان چھِ گژھان یَلہٕ اِنسان چھُ امہِ ایٚمیُہ گیٚمہِ ہٕنٛدۍ وَجہ سۭتۍ ڈٕرٛگو نِش تہِ دوٗر روزان اگر بہٕ کَتھ کَرٕ والی بال تہِ چھِ اَکھ زبردست گیم ییٚمہِ سۭتۍ اِنسان یَلہٕ چھُ گژھان تہٕ بؠمار پؠنُک خطرٕ چھُ واریاہ کم آسان